میٲنۍ فیورِٹ گیم چھےٚ کھو کھو کھو کھو ٲسۍ أسۍ لۄکٹہِ پٮ۪ٹھ سٲری گِندان ہم بہت أسۍ چھِ واریاہ کَزٕنز أسۍ ٲسۍ سٲری لۄکچار پٮ۪ٹھٕے گِندان کھو کھو بہٕ چھَس وٕنۍ تہِ گژھان سُہ پَسند گِندُن تہِ تہٕ وٕچھُن تہِ بیٚیہِ بیٚیہِ چھُ مےٚ بیڈمِنٹن تہِ فیورِٹ کیوں کہِ أسۍ ٲسۍ سکوٗلس منٛز زیادٕ تر اوس اَسہِ سَپوٹسس منٛز سۄے گیم دِوان بیٚیہِ أسۍ چھِ سٲری اَسہِ چھُ بیٚیہِ چھِ أسۍ کِرکَٹ تہِ گِندان کَزٕنز وغیرہ سٲری مِل جُل کے مےٚ چھُ گژھان کِرکٹ خۄش گِندُن تہِ وٕچھُن تہِ أسۍ چھِ سٲری گیمہٕ ویژھان مےٚ چھےٚ سارے گیمہٕ سَپوٹسٕچ ویژھان خۄش گژھان چھم خۄش وٕچھِنۍ